گۄڈٕنٮ۪تھ اوس نہٕ یُس یہِ پُلووم چھُ یہِ اوس نہٕ گۄڈَے ڈِسٹِرٛک کینٛہہ یِم ٲسۍ تحصیٖل ترٛےٚ اَکھ اوس تحصیٖل پُلووم تحصیٖل ترٛال بیٚیہِ اوس تحصیٖل شُپیَن پَتہٕ آو تحصیٖل ترٛال تہٕ بیٚیہِ تحصیٖل پُلووم آے پانہٕ ؤنۍ یِم آے رَلاونہٕ تہٕ اَتہِ بنیوو اَکھ ڈِسٹِرٛک سُہ اوس پُلووم ڈِسٹِرٛک بیٚیہِ یُس شُپین آو سُہ بَنا آو بَناونہٕ الگ ڈِسٹِرٛک اَکھ تَتھ تھوٚوُکھ ناو شُپین شُپیَن تھوٚوُکھ تَتھ ناو پَتہٕ یُس یہِ أمۍ کٔر واریاہ مان ژٕ ترقی کٔر یِمو واریاہ ترقی کَرِ کٔشیٖرِ ہِنٛدیو یِمو یَتھ پُلوٲم ڈِسٹِرٛکَس منٛز آے واریاہ ترقی اَتہِ آے ہَسپَتال آے دِنہٕ یِم سکوٗل آے دِنہٕ مان ژٕ اَتہِ واریاہ ترقی کٔر پُلووم ڈِسٹِرٛکَن منٛزٕے ییٚتہِ آے اِنڈَسٹِرٛیَل سٹیٹ آے دِنہٕ سِڈکو لٲسپوٗرِس منٛز تہٕ أمۍ کٔر واریاہ ترقی وارِ ؤرۍ یَو پَتہٕ ؤرۍ یہِ یُس تحصیٖل حِساب یُس یہِ سینسٮ۪س آو کَرنہٕ زٕساس کاہَس منٛز ییٚمہِ حِساب چھُ اَمیُٚک یُس زٔمیٖن اَتھٕ پُلوٲمِس تَل چھُ سُہ چھُ اَکھ ساس نَمَتھ سُکیر کِلوٗمیٖٹَر چھِ کٔشی یَتھ زٔمیٖن اَتھ تَل یَتھ پُلوٲمِس تَل مگر یہِ یہِ اَتھ منٛز چھِ یَتھ کٔشیٖرِ یَتھ پُلوٲمِس منٛز چھِ واریاہ یِم سُہ یِم تہٕ یِم ہِسٹارِکَل یِم نَفَر چھِ یِم مشہوٗر نَفَر چھِ پرٛٲنۍ تِم چھِ واریاہ مگر ساروٕے کھۄتہٕ زیادٕ مشہوٗر یُس پُلوامیُک چھُ سُہ چھِ مہجوٗر